پانٛژَن سِٹِیَن ہُنٛد ناو یِم پوٗرٕ ہِنٛد پوٗرٕ دُنیاہَس منٛز چھِ اِنٹَرنیشنَل سِٹی اَکھ گٔے لَنٛدَن دوٚیِم گٔے ایمسٹَرڈیم ترٛیٚیِم گٔے پیرس ژوٗرِم گٔے ٹوکیو پٲنٛژِم گٔے بارسِلونا گوٚو یِم ہَسا چھِ پانٛژَن اِنٹَرنیشنَل سِٹِیَن ہُنٛد ناو یِم پوٗرٕ ؤرٕلڈَس منٛز چھِ